فِشِنگ چھِ اکھ ہابی اکھ مطلب ییٚمیُک عادت اگر اِنسانَس لَگہِ یہِ چھُ مطلب واریاہ مُشکِل پَتہٕ بُلاوُن فِشِنگ منٛز چھِ واریاہ ٹٮ۪کنیٖک تہِ آسان ٹٮ۪کٹِکٕس تہِ آسان تہٕ اَتھ چھِ آسان اَگر گاڈ آسہِ رَٹٕنۍ یہِ چھِ ٲٹِس پٮ۪ٹھ تہِ رَٹان یا بُمسِنۍ چھِ ٲڑۍ لاگان دَپان بُم بُمسِنۍ چھِ دَپان گاڈ چھِ اَتھ جَلدی پھسان بَنسبت کہِ اَٹ اَگر اوٹ لاگو اَتھ چھُ بوٚڈ چیٖز چھِ اَتھ منٛز آسان پیشَنٕس صبر ییٚمِس صبر فِش فِشَنگ منٛز چھِ تہٕ اِنسان صبر کَرِ تیوٗتاہ چھُ اَتھ منٛز فٲیدٕ آسان اَتھ منٛز چھُ کُنہِ ساتہٕ اگر دۄ دۄہَس أسۍ بٮ۪ہمَو مطلب فِشِنگ کرنہِ دۄہَس ہیٚکہِ نہٕ کِہیٖنۍ بٔنِتھ پَتہٕ ہیٚکہِ اَگر لاسٹ اوٚڑ گَنٹہٕ آسہِ تَتھ منٛز ہیٚکہِ اِنسان رٔٹِتھ گاڈٕ پتہٕ اَصٕل ییٚمِس صبر ییٚمِس صبر آسہِ تہٕ سُہ ہیٚکہِ اَتھ منٛز کامیاب گٔژھِتھ فِشِنگ برٛونٹھ چھُ پرٛٮ۪پِیر آسُن ضروٗری اَتھ منٛز چھُ آسان اَگر أسۍ دۄہَس گژھو مطلب تاپ جایہِ آسن لٮ۪کٕس کُنہِ جایہِ دریابَس منٛز گژھو یا کُنہِ جایہِ اَگر تاپھ اوس چھاتہٕ چھِ تُلٕنۍ سۭتۍ ترٛیشہِ بٲتَل چھِ تُلٕنۍ سۭتۍ واٹر بٲتَل اَگر دۄہَس پٮ۪ٹھ گژھو مطلب ڈِفرَنٹ فُڈ چھِ تُلُن کینٛہہ سۭتۍ یُس نہٕ تَتہِ وٚچھِ لگہِ لہ زیادٕ کِہیٖنۍ تہٕ بیٚیہِ گوٚژھ اَتھ تَتہِ گوٚژھ شور شور گژھِ نہٕ آسُن یَتھ جایہِ فِشِنگ کرو تَتھ جایہِ گژھِ نہٕ شور آسُن زیادٕ کِہیٖنۍ دَپان شور گژھِ نہٕ یوٗتاہ مان تہٕ شانتی آسہِ تَتھ جایہِ تیوٗتاہ چھُ واریاہ اَصٕل گژھان مان گاڈ چھِ واریاہ پھسان کُنہِ ساتہٕ چھِ أسۍ دۄہَس پٮ۪ٹھ تہِ گژھان دریابَس پٮ۪ٹھ گاڈٕ رَٹنہِ مطلب یَتھ چھُٹی آسہِ کُنہِ دۄہ چھِ صبُحٲے أسۍ نٮ۪ران برابر شام تام ٹِپن تُلان سۭتۍ مطلب برابر نٮ۪ران دۄہَس پٮ۪ٹھ تَمہِ دۄہ اوٗرۍ باقین ییٚمہِ ساتہٕ ٹایم مِلہِ باقی اکھ زٕ گَنٹہٕ تَمہِ ساتہٕ تہِ چھِ أسۍ رَٹان فِشِنگ چھِ یِوان کرنہٕ یا جال سۭتۍ تہِ چھِ گاڈ رَٹان یا یَتھ بِسلاے سۭتۍ تہِ چھِ رَٹان گاڈٕ تہٕ أڑۍ چھِ نارُژ اِستعمال تہِ کران گاڈٕ رٹنہٕ خٲطرٕ وَننہٕ چھُ یِوان زِ اَگر کالہٕ چھُ کُنہِ جایہِ دانہِ دریابَس منٛز کانٛہہ جاے اَسہِ ییٹہِ گاڈٕ باسَن کالہٕ چھُ چھَکُن دانہِ تَتٮ۪تھ ژیٖرۍ تہٕ پَگاہ چھُ یُن سُلے دَپان تَتٮ۪تھ چھِ گاڈٕ پھسان مطلب تَمہِ آیہِ چھِ گاڈٕ پھسان واریاہ تہٕ اَتھ بوٚڈ چیٖز یُس مےٚ ووٚن پٮ۪شَنٕس اِنسان یہِ صبر کرِ تیوٗتاہ چھُ اَتھ منٛز فٲیدٕ اِنسانَس کُنہِ ساتہٕ ہیٚکہِ نہٕ گاڈ لٔگِتھ کٕہٕنۍ کُنہِ ساتہٕ لَگہِ گۄڈٕنٮ۪تھ گاڈ اَتھ پَتہٕ لَگہِ نہٕ دۄہَس کِہیٖنۍ یا کانٛہہ دۄہَس لَگہِ نہٕ کِہیٖنۍ پَتہٕ لَگہِ شامَس اَصٕل تہٕ یہِ چھُ آسان ہابی یہِ چھُ اَکہِ قٕسمُک عادت پَتہٕ لگان اِنسانَس کَنٹنیوٗ مطلب اَمہِ تہِ اَمہِ چھُنہٕ اِنسانَس پتہٕ آے یِوان کِہیٖنۍ یہِ تہِ چھِ یہِ تہِ چھِ ضروٗری مطلب اَتھ منٛز چھُ اِنسانَس صبر پٮ۪وان کَرُن واریاہ زیادٕ اَگر دریابَس پٮ۪ٹھ کھۄلو آب آسہِ یا تُلہِ کانٛہہ کھۄلو گرُٹ آب آسہِ زیادٕ دَپان تَتٮ۪تھ چھِ تَتٮ۪تھ چھِ گاڈٕ مطلب چانٕس چھِ زیادٕ آسان تَتٮ۪تھ ہٮ۪کن گاڈٕ زیادٕ ٲسِتھ یہِ تَس بیٚیہِ چھِ لٮ۪کَن منٛز مطلب واریاہ آشُن آسن واریاہ لٮ۪ک اَگر نَزدیٖک آسہِ اَسہِ لٮ۪ک تَتہِ چھُ گاڈٕ واریاہ زیادٕ آسن نہ زیادٕ چھِ یِوان پَتہٕ لۄکٕٹۍ گُرَن گُرَن آسان یا بَجہِ گاڈٕ تہِ چھِ آسان کُنہِ ساتہٕ چھِ ٲٹِس تہِ پھسان مطلب زیادٕ چھِ یِوان یِم اَگر بُمسِنگ لاگو وٲلِس تَمہِ تَمہِ سۭتۍ چھِ گاڈ پھسان اَصٕل أڑۍ چھِ آز چھِ یِوان آرٹِفِشَل کیٚنہہ چیٖز مطلب یِم لاگٕنۍ چھ پٮ۪وان أسۍ ٲسۍ لورِ لاگان تِمَن دۄہَن مطلب پانہٕ سَلٲے وَلٲے لورِ ٲسۍ گَنڈان آز چھِ یِوان ہُم تِم بَجہِ بِسلایہِ یِمَن ہُند چھُ موٹرَس پٮ۪ٹھ چھُ آسان ہُہ ییٚمہِ ساتہٕ أسۍ ٲسۍ رَٹان گاڈٕ أسۍ ٲسۍ اَسہِ ٲسۍ آسان مطلب لو أسۍ ٲسۍ لورِ سۭتۍ اَگر آز تہِ رَٹو أسۍ چھِ رَٹان لورِ سۭتۍ لورِ لاگان پَن وَن کینٛہہ تہٕ تَمہِ تَمی سۭتۍ رَٹان گاڈٕ ہُمہِ آیہِ تہِ چھِ یِوان اَصٕل ہُمہِ آیہِ تہِ چھُ آسان یِوان پَنُن مَزٕ چھُ ہُتھ کٔنۍ تہِ تہٕ کانہہ چھُ یِوان کانہہ چھُ رَٹان یَتھ کٔنۍ اَسہِ یُس اَسہِ لٮ۪ک چھُ نَزدیٖک چھُ تَتہِ چھُ مطلب واریاہ گاڈٕ موٗجوٗد ییٚتہِ پَتہٕ تَتہِ چھِ آسان مطلب دۄ تَتہِ چھُ دۄہَس پٮ۪ٹھ یِوان واریاہ دوٗرِ دوٗرمیو گامو پٮ۪ٹھ تور یِوان اور چھِ یِوان گاڈٕ رَٹنہِ یہِ چھُ واریاہ یہِ مطلب یہِ چھُ تیُتھ عادت اَتہِ ہٮ۪کہِ اِنسان گٔژھِتھ مطلب ہَتھ کِلوٗ میٖٹر تہِ دوٗر گاڈٕ رَٹنہِ خٲطرٕ پَتہٕ ہیٚکہِ سُہ تَتہِ بٔنِتھ تہِ کینٛہہ ہیٚکہِ رٔٹِتھ نہ ہیٚکہِ رٔٹِتھ سُہ چھُ پَتہٕ سَوال دیٖگر مَگر واریاہ صفر چھُ اَتھ منٛز اِنسان مان ژٕ پار کران پَتہٕ مطلب گہ گاڈٕ رَٹنہٕ بہٕ رَٹہٕ ہہ گاڈٕ تہٕ اَگر اِنسان پَتہٕ اَکٕے گاڈ تہِ رَٹہِ ییٚمہِ ساتہٕ اِنسان مطلب دۄہَس بیوٗٹھ پَتہٕ شامَس گاڈ اکھ یہِ چھُ گژھان تیوٗتاہ خۄش أمِس چھُنہٕ دۄہ مطلب یوٗتاہ أمِس دۄہَس چھِ سَختی چھِ آمٕژ یا اَتھ منٛز چھِ واریاہ سَختی یہِ چھِ اَتھ منٛز یِوان تٔمِس چھِنہٕ سۄ ہن روزان یاد کِہیٖنۍ مےٚ آیہِ دۄہَس یوٗتاہ چھُ اِنسان خۄش گژھان پَتہٕ اَمہِ سۭتۍ اَتھ منٛز یوٗتاہ اِنسان ٹایم دی اَتھ سۭتۍ دۄہَس تیوٗتاہ چھُ چانسِز تَمہِ آیہِ تہِ چھِ چانسِز یا یہِ چھِ اَتھ منٛز چھِ قسمت تہِ لَک تہِ چھِ اَتھ منٛز مطلب مٮ۪ٹر کران قٕسمت اوس تہٕ کھٔژ گاڈ اَگر نہٕ اوسُس تہٕ تیٚلہِ اَگر دۄہَس آسہِ تٔتی تہِ تہٕ کِہیٖنۍ ہیٚکہِ نہٕ آز چھُ وۄنۍ یُس مےٚ ووٚن وٲلۍ چھِ آز یِوان آرٹِفِشَل تِمَن چھُ مطلب گاڈٕ پھسان پا پانَے تِمَن چھُ آسان اورَے کیٚنہہ تَمہِ آیہِ آسان بَنٲیِتھ تہٕ یا کیٚنہہ چھِ آسان تِمَن مِکٕس کٔرِتھ یا تَمہِ چیٖزُک آسان بَنٲیِتھ زِ تَتھ چھِ گہ گاڈ پھسان پَتہٕ پانَے تَتھ چھُنہٕ پٮ۪وان مطلب أسۍ اوٹ تہِ چھِ یِوان واریاہ قٕسٕم یِمَن گاڈ چھِ پھسان بُمبسِنگ تہِ چھِ أڑۍ چھِنہٕ بُمبسِنگ لاگان کِہیٖنۍ تِکیازِ مَن چھُ آسان اَڑٮ۪ن چھُ آسان مَن اَکہِ آیہِ بیٚیہِ کہِ آیہِ تہٕ تِم چھِ لاگان پَتہٕ اوٹ بُمسِنگ چھِ دَپان بُمبسِنۍ چھِ زیادٕ زیادٕ گاڈِ مطلب عاشق چھِ اَتھ گاڈٕ زیادٕ